سَلامُ علیکُم ٹھیٖک چھِو حظ اَصٕل پٲٹھۍ صحت چھُو حظ ٹھیٖک اَہَن حظ ٹھیٖک پٲٹھۍ گَرِ چھا حظ سٲری ٹھیٖک اَہَن حظ اَہَن حظ اَہَن حظ ٹھیٖک أسۍ حظ چھِ کولہٕ گامہِ ڈِسٹرک پٮ۪ٹھ اَسہِ حظ بوٗز تُہۍ چھُو یہِ یہِ ڈِزاین وارِیاہ اَصٕل بَناوان وارِیاہ بہتر بَناوان تہٕ مےٚ بوٗز اتہِ تُہۍ چھِو وارِیاہ اَصٕل رُت ڈِزاین ہر کُنہِ پلوَس ترٛاوَن الگ الگ ڈِزاین اَسہِ حظ ٲسۍ وارِیاہ اَسہِ چھِ مےٚ چھِ کوٹ سُوُن چھُ مےٚ بیٚیہِ چھُ مےٚ سُوُن فِراکھ یَزار چھُ مےٚ سُوُن بیٚیہِ چھُ مےٚ ڈِوایڈر سُوُن بیٚیہِ چھُ مےٚ فِش کَٹ پُلازوٗ سُوُن مطلب تَتھ چھِ مےٚ ڈِفرنٹہٕ ڈِفرنٹہٕ ڈِزاین تَرٛاوُن بیٚیہِ چھُ مےٚ پھٮ۪رن سُوُن مگر سُہ تہِ پوٹ ٹایِپ تُہۍ چھِوا ہٮ۪کان تُہۍ چھِوا حظ ہٮ۪کان تِم ہُم یِم حظ یِم ولویٹ کوٹ سُوِتھ یُس سُہ پھٮ۪رن آسان

ٹھیٖک حظ چھُ اَسہِ حظ اوس تھوڑا گَرِ خانٛدر نا اَسہِ چھُ لٔڑکن خٲطرٕ تہِ چھِ اَسہِ وارِیاہ زیادٕ پَلو تِم تہِ چھِ اَسہِ سُوٕنۍ لڑکہٕ کوٹ حظ چھُ اَسہِ سُوُن قمیٖض یِزار چھِ سُوٕنۍ پھٮ۪رن چھُ سُوُن مہرنہِ خٲطرٕ چھُ پھٮ۪رن سُوُن مہارازس خٲطرٕ چھُ پھٮ۪رن سُوُن اَسہِ ٲسۍ وارِیاہ پَلو سُوٕنٮ۪ن تَمہِ باوجوٗد چھُ اَسہِ باقین تہِ کوٹ ٹایپ پَلو سُوٕنۍ مطلب ہرکٲنٛسہِ اَہَن حظ اَتھ حظ کیٛاہ حظ چھُ یِتھٕ پٲٹھۍ پۄنٛسہِ وانٛسہٕ کیٛاہ چھُ اَتھ مطلب دیُن مطلب پھٮ۪رنس کیٛاہ چھُ کوٹس کیٛاہ چھُ پٮ۪ون اَسہِ ملا کیٚنٛہہ ڈِسکاوُنٛٹ پُلازوٗ چھِ اَسہِ سُوُن اَہَن حظ اَسہِ ٲسۍ حظ ڈِفرنٹہٕ ٹایپٕس سُوٕنۍ نا اَمہِ موٗجوٗب اَسہِ دوٚپ اَسہِ میلا اَتہِ کیٚنٛہہ ڈِسکاوُنٛٹ تہٕ بیٚیہِ گَژھِ اَسہِ مگر بَرابر تِتھٕ یِتھٕ پٲٹھۍ أسۍ سُہ ڈِزاین دِمہو بَرابر گَژھِ تِتھٕے پٲٹھۍ سُوُن اَسہِ چھُ

اَسہِ چھِ کُنہِ تَرٛاوٕنۍ نا تِم مالہِ پھٔلۍ چھِ تَرٛاوٕنۍ کُنہِ چھِنہِ تَرٛاوٕنۍ کیٚنٛہہ تَمہِ موٗجوٗب گَژھِ اَسہِ برابر سُے ڈِزین میلُن کوٹس کوٗتاہ چھُو تُہۍ ہٮ۪وان سُونس کوٗتاہ چھُو تُہۍ ہٮ۪وان پھٮ۪رنس کوٗتاہ فِراکھ شِلوارس کوٗتاہ چھِو تُہۍ ہٮ۪وان بٔنان ٹایِپ کوٹ چھُ پشمیٖنا شال چھُ اَسہِ تَتھ چھُ اَسہِ سُوُن پشمیٖنا شالس چھُ اَسہِ پُلازوٗ سُوُن تَتھ کوٗتاہ ہیٚیِو اَدٕ حظ اَسہِ حظ چھُ یہِ گَرِ نا خانٛدر چھُ اَسہِ تَمہِ خٲطرٕ چھِ اَسہِ وارِیاہ پَلون اَسہِ بوٗز تۄہہِ چھُو وارِیاہ زیادٕ اَصٕل ڈِزاین کَران ہر کُنہِ پَلوس تَمہِ موٗجوٗب گَژھِ اَسہِ یِم ہر کانٛہہ میلن چیٖز میلُن اَدٕ حظ اَسہِ چھُ آسان شاپس پٮ۪ٹھ یُن کِنہٕ ہُہ تُہۍ یِیٖو اَسہِ گَرَے تُہۍ چھُو حظ اَتہِ گرٛوپ وایز پَلو سُون کِنہٕ تُہۍ چھِو کُنی زَن سُون مطلب وارِیاہ زیادٕ چھِ نا پَلو یِم گَژھن اَسہِ ٹایِمس پٮ۪ٹھٕے واپس ییٚمہِ ساتہٕ اَسہِ چھُ خانٛدر چھُ یہِ گَژھِ اَسہِ تَمی ساتہٕ میلُن کیٚنٛہہ نہَ حظ چھُ پَرواے أسۍ حظ یِمو تُہٕنٛدِس شاپس پٮ۪ٹھٕے ین تُلِو حظ اَسلامُ علیکُم